مےٚ ہَسا کَریو فِلِپ کاٹ پٮ۪ٹھ اَکھ بیگ آرڈَر تَتھ پٮ۪ٹھ اوس سُہ ہٲیِتھ یہِ چھُ لیٚدرُک مگر ییٚلہِ ہسا چھُ مےٚ گَرٕ ووت سُہ ہسا درٛاو ریگزیٖنُک